یُس زَن سون مُلُک ہِندوستان چھُ یَتھ منٛز چھُ واریاہ تیوہار یِوَان مَناونہٕ یَتھ منٛز چھِ واریاہ فیسٹِول تیوہار یِوَان مناونہٕ تِکیازِ یَتھ منٛز چھِ الگ رَنٛگَن ہٕنٛدۍ الگ زٲژَن ہٕنٛدۍ الگ قومَن ہٕنٛدۍ الگ مذہَبَن ہٕنٛدۍ الگ سٹیٹَن ہٕنٛدۍ رِیاستَن ہٕنٛدۍ أکِس رِیاستَس منٛز چھِ الگ الگ ٹرٛیبہٕ الگ الگ قوم الگ الگ چھِ کَلچَر یِتھَے پٲٹھۍ چھِ بیٚیَس منٛز بیٛاکھ بیٚیِس ڈِسٹرٛکَس منٛز چھُ بٛاکھ بیٚیِس سِٹیٹَس منٛز چھِ زٕ ژور پہاڑَن پٮ۪ٹھ چھِ الَگ خلَق تِم چھِ الَگ مَناوان اَڑٮ۪ن چھُ ا اَکھ مذہب بیٚین چھُ بیٛاکھ مذہب اگر تۄہہِ بہٕ وَنہو وَنۍ مِثال کے طور پر اگر کَشمیٖر پٮ۪ٹھٕے سِٹاٹ کَران کَشمیٖرَس منٛز چھِ أسۍ گۄڈے مناوَان عیٖد چھِ مناوَان ٹھیٖک چھا عیٖد چھِ مَناوَن عیٖد چھُ بہٕ مَناوَان عیٖدلفطر چھِ مَنناوانَ لَکٕٹ عیٖد یَتھ چھِ وَنان تہٕ بٔڑ عیٖد چھِ وَنان ہوٚتھ چھِ ونان بکرا عید ہوٚتھ چھِ ونان عید الفطر یِم زٕ عیٖدٕ چھِ أسۍ مناوان ماہرَمضان چھِ آسان ماہرَمزانَس منٛز چھِ باقٕے بٔڑۍ دۄہ آسَان شب قدٕر چھِ آسان شب بَرت چھِ آسان شبہِ مہراج چھِ آسان میٖلاد نبی چھِ آسَان صلہ وَسَلم یِم چھِ مَنناوَان یا یِتھَے پٲٹھۍ اَگر أسۍ ہِستانَس منٛز وٕچھو دیٖوالی چھِ مَنناوان مطلب عیٖز پٮ۪ٹھ چھِ نٔے پَلَو لاگان اَصٕل پٲٹھۍ شُباوَان پان مُسلمان وۄتھَان گژھان عیٖد گاہ منٛز نٮ۪ماز پَران یا اورٕ ییٚتھ یَِن قۄربان کَرَان جانوارَن کَران زَباہ یِتھ پٲٹھۍ چھِ مناوَان یِم یہِ یِتھَے پٲٹھۍ اَگر أسۍ وَنو دیوالی چھِ آسان دیوالی کہِ دۄہ چھِ آسان سٲرسٕے ہِندستانَس منٛز پوٗرٕ چہل پہل اَمہِ دۄہ چھِ کَرَان کٲم پرٛٮ۪تھ گَرَس منٛز چھِ تِم دیا یِن زالنہٕ لایٹہٕ چھِ یِوان زالنہٕ اَتھ چھِ وَننہٕ یہِ چھِ روشنی یُکہ تیٚوہار اَمہِ دۄہ چھِ ژۄپٲرۍ گاشی گاش آسَان دیٖپَک د دیٖپَک چھِ یِوان زالنہٕ تِم لَکٕٹۍ لَکٕٹۍ تِم ژوٗنٛگۍ چھِ یِوان زالنہٕ ژۄپٲرۍ روڈ چھِ آسان سَجٲیِتھ گَرٕ چھِ آسان سَجٲیِتھ لُکَن منٛز چھِ چَہل پہل آسان پَلو چھُ نٔے لاگان کھٮ۪ن چٮ۪ن چھِ بَناون اَمہِ دۄہ زبردَس خوشی چھِ آسَان یِتھٕے پٲٹھۍ چھُ ہولی مَناوَان ہولی کہِ دۄہ چھِ آسان سۄ چھِ رَنٛگَن ہٕنٛز ہولی آسان یَتھ منٛز رَنٛگَن منٛز چھِ خاکھ سرٛان کَران أکِس أکِس أکِس اکھ چھِ پھۄکھبال لایَان یَتھ منٛز رَنٛگ چھِ آسان بٔرِتھ اَمہِ دۄہ چھِنہٕ کٲنٛسہِ شرارت کھَسان ہے مےٚ لویُتھ آب ہے مےٚ لویُتھ رنٛگ ہے مےٚ لویُتھ کینٛہہ بٔلکہِ چھِ سٲری خۄش آسَان لَکٕٹۍ بٔڑۍ چھِ اَتھ منٛز حِصہٕ نِوان بَچہِ چھِ شُرۍ آسان وٕ زیادَے خۄش جَوان چھِ آسان خۄش یِکوٹَے أکسٕے چھِ أسۍ چھِ دوس یار اَپٲرۍ یَپٲرۍ نیرَان رَنٛگ چھِ چَلاوَان أکِس اکھ یِم چھِ واریاہ زیادٕ خۄش گژھان یِتھَے کٲٹھۍ چھُ واریاہ بیساکھی چھِ آسان ییٚمہِ دۄہ بیٚنہِ یِم چھِ آسَان تِم چھِ پَنٕنٮ۪ن بایَن گنڈَان یِم ہَسا یِم کیاہ چھِ اَتھ وَنان نَرٮ۪ن چھِن تِمن گان یِم ساے بے سا کِہیٖنۍ دۄہ ہَسا چھِ گَنڈان نَرٮ۪ن تِم رِبَن چھِ گَنڈَان بَڑٕ خۄش چھِ گژھان یا یِتھے پٲٹھۍ چھِ آسن یِم زَن ٹرایبَن پٮ۪ٹھ چھِ آسان خلق ٹرابَن منٛز یِم زَن پہاڑَن پٮ۪ٹھ چھِ آسان تِم چھِ مَناوان پَنٕنۍ تیہار تورٕ یِتھ کٔنتھ زَن مِثال کے طور پر تِم چھِ مَناوان سونٛتہٕ کالُک یتھۍ گۄڈٕنِک دۄہ چھِ یِوان تِم چھِ مَناوَان تَتہِ اَکھ دۄہ تَتھ چھِ وَنان سِفاوری یَتھ منٛز تِم کیاہ چھِ کَرَان کٲم یَتھ منٛز چھِ تِم ؤری کٮ۪ن یِم زُ جاندارَن چھِ نوٚو زُوے یِن تم چھِ أتھۍ خوشی منٛز مَناوان تِم چھِ دَپان اَسہِ نٔو زِندگی ہسا آے أتھۍ خوشی منٛز مُشکِل یُس یِم موسم چھُ آسَان سُہ چھُ ژَلَان اور یِتھ پٲٹھۍ چھِ اَتھ منٛز یِم واریاہ زیادٕ خوشی مناوَان یِتھے پٲٹھۍ چھِ سِکھ چھِ تِم چھِ پَنٕنۍ تیوہار مناوَان تِم چھِ واریاہ تیوہار چھِ تَِن تِم تِم چھِ مناوَان کرسمَس چھِ یِوَان یِم زَن عیٖسٲی چھِ مَناوَان زیادٕ کِرٛسمَس بَڑٕ جوشو خروش سان چھُ سُہ یِوان مَناونہٕ ژۄپٲرۍ اِتھے پٲٹھۍ چھِ یِوان کیاہ چھِ اتھ وَنان باقٕے تہِ رسم مَناونہٕ اِتھَے پٲٹھۍ چھُ ہِندوستان واریاہ بوٚڑ مُلک یَتھ منٛز چھِ واریاہ زیادٕ قومَن مذہَبَن ہٕنٛدۍ لُکھ کیاہ چھِو وَنَان گُر گُر گُروجینتی چھِ گ گُرو گریو جینتی چھِ یِوان م مَناونہٕ یَتھ منٛز زَن خلق چھِ وۄٹہٕ تُلان خۄش گژھان کیاہ چھِس وَنان یِم تہِ چھِ پَنٕنۍ رسم آسَان یِم تہِ چھِ پَنٕنۍ رسٕم م مَناوَان یا ویلَنٹاینٕز ڈے چھِ مَناوَان بَڑٕ شوق سان چھِ خلَق مناوان ایپریل پھوٗل چھِ مَناوَان یِتھے پٲٹھۍ چھِ باقٕے باقٕے تہِ رسم یِوَان مناونہٕ بیساکھی چھِ یِوان مَناونہٕ کیٛاہ چھِا وَنان نووراتری چھِ یِوَان مَناونہٕ ہتہٕ بٔدی ہَتہٕ بٔدی تیوار تِکیازِ ہِندُستان چھُ واریاہ بوٚڑ مُلک یتھِس بٔڑِس مُلکَس منٛز چھِ یِم تیوار ویوار واریاہ آسَان اور یِم تیوار چھِ یِوان بَڑٕ جوشو خروش سان مَناونہٕ اَتھ منٛز چھِ لَکٕٹۍ کیٚو بٔڑۍ أمیٖر کیاہ غریٖب سٲری حِصہٕ نِوان خاص کَر چھِ یِہوے یہِ دیوالی چھِ ہولی چھُ یِمَن پٮ۪ٹھ چھِ زیادٕ پَہَن یِم زَن سسہِ ہِندوستانَس منٛز زیادٕ پَہَن چھِ یِوان مَناونہٕ یِم زَن لگ بگ سٲرٕے مُلک چھِ مَناوان اِکوَٹ تہٕ یِتھ پٲٹھۍ چھِ یِم کینٛہہ یِم تیٚوہار یِم مےٚ یِہُنٛد مےٚ ناو ہیوٚت اَمہِ پَتہٕ تہِ چھِ خبر کۭتیاہ تیٚوہار یِہنٛدۍ نہٕ مُمکن وٕنکٮ۪ن ناو ہیوٚن چھُ کیٚنٛہہ